بہٕ وَنہو تۄہہ اَکہِ فضوٗل چیٖزٕکۍ کیٚنٛہہ پوٚینٛٹ وَنہو بہٕ اَمیکۍ تۄہہ مےٚ اوٚن مےٚ اَنیٚو ایمیزان پٮ۪ٹھ اکھ مِکسر یَتھ سیٚلو اوس مِکسر یہِ اوس ماز ژیٹنُک مِکسر یہِ اوس یہِ انیٚو اَسہِ اَمہِ مۄکھہٕ زِ أسۍ ژیٹو اَتھ منٛز ماز تہٕ أسۍ آسو کیٚوان کَباب تہٕ بیٚیہِ رِستہٕ بَنٲیِتھ مَگر یہِ چھُ تیوٗت بَکواس چیٖز ییٚمیُک نہٕ حد کہینۍ چھُ اَتھ چھُ یہِ اوٚن مےٚ تقریٖبَن پانٛژن ساسَن رۄپین تہٕ یِتُھے مےٚ یہِ گرِ چلو اَتھ یِتُھے مےٚ ماز تروو منٛز گۄڈٕ تروو مےٚ اَتھ کۄکر ماز منٛز بیٚیہِ اوسُم بَڑٕ ماز کیٚنٛہہ اوٚنمُت سُہ تہِ تروو مےٚ اَتھ سۭتۍ تہٕ ییٚلہِ یتُھے یہِ چلیٚو تہٕ یہِ پھسیٚو گۄڈے مازَس منٛز مازَس آو نہٕ ماز آو نہٕ کہینۍ ژیٹنہٕ تہٕ أمۍ کوٚر نہٕ مازَس کہینۍ تہِ تہٕ یِم اَتھ تَلہٕ بٕلیڈ آسہٕ تِم گلے سارے بٕلیڈ یِم بیٚیہِ تِم رَبرو بٕلیڈ مَکسرَس کُن چھِ آسان یُس جار تہٕ مِکسرس کُن چھِ آسان تِم گلے سارے سَفید تِم پیٚیہِ پَتہٕ نیہِ تراونہِ گۄڈٕنِکی دۄہ بیٚیہِ اَگر بہٕ کَتھ کَرٕ اَتھ اوس جلدی جلدی آٹو کَٹ گژھان تہٕ یہِ اوس جلدی جلدی بنٛد گژھان بیٚیہِ گرمیٚو یہِ تیوٗت یہِ مِکسر مےٚ دوٚپ یہِ دَزِ وۄنۍ مَکسرٕے تہٕ پَتہٕ کٔر مےٚ کٲم پَتہٕ اوٚن مےٚ یہِ سمبٲلِتھ اَکہِ لَٹہِ تہٕ پَتہٕ کٔر مےٚ کٲم پَتہٕ چلو مےٚ اَتھ منٛز بیٚیہِ تہِ پَتہٕ کٔر مےٚ چیٖز مَصالَن خٲطرٕ چھُ یہِ ٹھیٖک مَگر مازَس خٲطرٕ چھنہٕ یہِ اَصٕل چیٖز کیٚنٛہہ ماز ییٚلہِ تہِ بہٕ یہِ ماز اَتھ منٛز چھُس تراوَن سُہ ٲسۍ تَن کۄکر ماز یا ٲسۍ تَن بَڑٕ ماز یہِ چھنہٕ ہیٚکان یہِ کٔرِتھ کیٚنٛہہ ہُتہِ چھِ آسان یِمو یہِ دتمٕتۍ شکلن پٮ۪ٹھ اوس دِتھ تَمہِ آیہِ زَن اوس یہِ مازَس بَناوان رِستہٕ اورے مَگر أمۍ کٔر نہٕ پَتہٕ کٲمہ کارا کہینۍ بہٕ چھُس سارنٕے کرن گُزٲزِش زِ سیٚلو کَمپٔنی ہُنٛد مَکسر یُس ماز مِکسر چھُ یہِ مہ أنِو مٔلۍ کہینٛۍ